یۄس یہِ سٲنۍ کٲشِر زَبان چھےٚ یہِ چھےٚ واریاہ اَصٕل زَبان اَگر أسۍ کَھ کَرو گۄڈٕنیٚتھ پٮ۪ٹھ کہِ سٲنۍ زَبان کۭژاہ میٖٹھ تہٕ مٔدر چھےٚ اَسہِ چھےٚ زیٚنہٕ گرِ پٮ۪ٹھ ہیٚچھناوان کٲشُر کَرُن سکوٗلَن منٛز تہِ چھِ أسۍ زیادٕ کٲشُر کران تیٚمہِ پَتہٕ گرَس منٛز تہِ چھِ أسۍ زیادٕ کٲشُرے کران اَگر أسی یِوان چھِ نیٚبرِم سِیاہ یِم یِوان چھِ تِمن چھِ آسان چیٖٖز نینۍ أسۍ چھِ تِمن تِم چھِ سانہِ أتھۍ زَبانہِ پٮ۪ٹھ واریاہ زیادٕ فوکس کران تکیٚازِ تِمن تہِ چھےٚ کٲشِر زَبان خۄش کران مےٚ چُھ باسان ییٖژہ کٲشِر زَبان اَصٕل چھےٚ وقتہٕ وقتہٕ بدلے زَبانہٕ انگلِش چھ اُردو چھُ یا کہ بدل کانٛہہ زَبان وَنو أسۍ زیادٕ کھۄتہٕ زیادٕ بہتر زَبان چھےٚ یہے کٲشِر زَبان کیٚازِ کہِ یہ چھِ اکھ ماجہِ زیو یَتھ أسۍ ونان چھ ماجہِ زیو یہِ چھِ ہر أکِس سَمجھ تہِ تَران اَگرے کیٚنٛہہ تہِ مُشکل آسہِ جلدی تہِ گژھ آسان تِکیٚازِ بیٚیہِ کِس نَفرس تہِ چھُ سٮ۪ٹھاہ سَحل گژھان یہِ زَبان سَمجنۍ أسۍ چھِ کران پَنُن سٮ۪ٹھاہ کوٗشِش زِ اَمِس گژھِ الفظ یُس سَمُج یہِ سون وَننُک مقصد تہٕ مُدا کیاہ چھِ أسۍ چھِ تٔمِس ہاوان ایکسپیٖریہٕ أسۍ چھ مطلب تِم ایٚکشن کران زِ تٔمِس گژھِ یُن سَمُج أمۍ سُنٛد مقصد کیٚاہ چھُ أمۍ سُنٛد وَنٕنُک یہِ کیٚاہ چھ اَصٕلی أسۍ چھِ سٮ۪ٹھاہ کوٗشش کران اَمہِ باپتھ زِ سٲنۍ زَبان گژھِ زیادٕ کھۄتہٕ زیادٕ برۄنٛہہ پَکٕنۍ